پینٹنٛگ اوسُس بہٕ بناوان سکوٗلس منٛز تہِ تہٕ گرِ تہِ سکوٗلس منٛز گژھان پتہٕ ٹیٖچر واریاہ خۄش ماسٹر ٲسۍ گژھان واریاہ خۄش گرِ ییٚلہِ بناوان اوسُس گرِکۍ تہِ ٲسۍ دپان ژےٚ چھی تگان اصل بناوٕنی مگر یِم فرینڈ ٲسۍ تِم ٲسۍ تِم ٲسۍ نہٕ دپان تتھ کٲٹھۍ کینٛہہ یتھ کٲٹھۍ گرِکۍ ٲسی ونان یِتھ کٲٹھ ماسٹر ٲسۍ ونان ژےٚ چھی تگان بناوٕنۍ البتہ گرِکی ٲسۍ ونان زیادٕ پہم فرینڈ نہٕ کینٛہہ دوس چھِ آسان یِم چھِ یِم چھنہٕ تیوٗت سنان کینٛہہ اگر اصل تہٕ بناوو یار وننہِ زانٛہہ دوس وننہِ زانٛہہ ژےٚ بنووُتھ اصل